اَگر أسۍ کَتھ کَرَو پَنٛنیٚن سِگرَن سِنٛگرَن ہٕنٛز سِنٛگَر یِم زَنہٕ کٔشمیٖرَس منٛز چھِ واریاہ زیادٕ ہاے لایٹ گۄڈٕنِچی اگر أسۍ کَتھ کَرَو اِشفاق کوالی اِشفاق کاوا جو ہے سُہ چھِ کٲم کران سُہ چھِ میٲنہِ ہایر سیٚکنٹری سکوٗلَس منٛز بٲتھ وَنان کٲشِر پٲٹھۍ یُس زَنہٕ تٔمۍ ڈِڈِکیٹ چھُ کوٚمُت بہٕ چھَس سُہ لایِو وٕچھان أمۍ سُنٛد یہِ بٲتھ أمِس ٲسۍ أمہِ برونٛٹھ واریاہ زیادٕ ایٚکٕسپیٖرنَس تہِ یِمَن چیٖزَن منٛز بَچٕپَنٕہ پٮ۪ٹھٕے اوس لگاو أمِس اَتھ سۭتۍ تٔمۍ پَتہٕ اگر أسۍ کَتھ کَرَو مُدَثِر تہِ چھُ واریاہ زیادٕ اَصٕل گٮ۪وان سُہ چھُ سِٹی کیٚفَس منٛز اَکھ سانٛگ کران ڈِڈِکیٹ تہٕ سُہ تہِ چھَس بہٕ برونٛٹھ کَنہِ لایِو وٕچھان اِشفاق کاوا تہِ چھُ اَکھ سِٹی کیفَس منٛز سانٛگ اَکھ ڈِڈِکیٹ کوٚمُت تٔمۍ پَتہٕ اگر أسۍ کَتھ کَرَو یِم چھِ واریاہ ہاے لیٚولہِ پٮ۪ٹھ ہاے لایٹ پٔرسَن یِمَو زَنہٕ یِمَن ہٕنٛز وایِس زَنہٕ واریاہ زیادٕ نٮ۪چرَلی چھُ مطلب ہٲٹ ٹَچِٹ چھُ گژھان تٔمۍ سۭتۍ مطلب دِلَس چھُ تٔمۍ سۭتۍ سُہ نٮ۪چرٕلی اَکھ لگاو آسان یِہٕنٛدیٚو سانٛگَو سۭتۍ تِم چھِ کَشمیٖری منٛزٕے یِمَو ؤنۍ مٕتۍ تٔمۍ پَتہٕ اگر أسۍ وٕچھَو بابَر یُس زَنہٕ چھُ بابَر چھُ سُہ تہِ چھُ سُہ چھُ ہِنٛدوستانکِس ہر کُنہِ جگٕہَس پٮ۪ٹھ پَنٕنۍ کٲشِر بٲتھ اردوٗ رٮ۪پَر تِم تہِ چھِ واریاہ زیادٕ گٮ۪مٕتۍ تہٕ واریاہَن یوٗٹیوٗب چیٚنلَن فیس بُک چیٚنلَن پٮ۪ٹھ چھِ تٔمۍ سٕنٛدۍ سانٛگ اَپلوڈ گژھان تہٕ یِہٕنٛز وایِس چھِ واریاہ زیادٕ ہٲٹ مطلب أسۍ چھِ واریاہ زیادٕ لایِق کران یِمَن ہٕنٛدۍ پسند بہٕ اگر ۂے پَنٕنۍ کَتھ کَرٕ مےٚ چھِ کَشمیٖر کۄلٕگٲمِس منٛز چھِ مےٚ یِمٕے ترٛےٚ سِنٛگَر واریاہ زیادٕ پانَس پسنٛد